پانٛژھ اَگستہٕ زٕ ساستس منٛز چھُس بہٕ زامت شےٚ مارٕچ زٕ ساس تہٕ ژورَس منٛز کوٚر مےٚ ایٮڈمِشَن سکوٗل پانٛژھ نَومبَر زٕ ساس تہٕ پَنٛداہَس منٛز دیُت مےٚ دٔہمہِ ہُنٛد شےٚ اَگست زٕ ساس تہٕ کُنوُہَس منٛز فُٹ آٹِکَل پانٛژھ نومبَر زٕ ساس تہٕ تُرٛواہَس منٛز کوٚر مےٚ ایڈمِشن